ہیٚلو اَسَلامُ علیکُم ٹھیٖک پٲٹھے اَصٕل پٲٹھے اَصٕل پٲٹھۍ ژےٚ چھُے صحت ٹھیٖک اَہنی اَدٕ کیٛاہ ہُہ گُزریو نَے ہُس کاک ہے یُس تٔتی ماجہِ نِش اوسٕے روزان ہَتے تٔمِس چھَکھ کٔرمٕژ کٲم اوترٕ ییٚلہِ سُہ ؤلنہِ دَزے نا سُہ اِمام بار تہٕ تِمَن چھِ تۄہہِ مَکان زٕ ترٛےٚ تٔتھۍ سۭتۍ ٲسۍمٕتۍ تہٕ تِم چھِ دٔدۍمٕتۍ تِم چھِ سُے ہیٚوتمُت ٹٮ۪نشَناہ ٹٮ۪نشَناہ تہٕ سُہ چھُ گوٚو أسی صورٕ ٲدۍ تام أسۍ گٔیے توٗرۍ تہٕ تَتہِ اوسوٕ سُہ مُجتبا تہٕ ہُتیُک سُہ ہے وُلنیُک آ تہٕ پَتہٕ کیٛاہ گٔے أسۍ خَبرٕ وَبرٕ تہٕ تٔمِس ٲسۍ حالتٕے خراب پَتہٕ ییٚلہِ گٔے أسۍ وٲتۍ گَرٕ تہٕ ہے اَدٕ کیٛاہ اَکہِ حالے بیٛاکھ حال ٲدۍ ہَے تٔمۍ سۭتۍ ژےٚ کَرے نا مےٚ تَوے فون مےٚ ووٚن ژٕ وَسہٕ ہاکھ تیٚلہِ تہٕ تُکُن دِم اَدٕ کیٛاہ تَنے گٔے لگ بگ بَجے وُنکٮ۪س ساڑٕ سَتھ یِہَے پانٛژِ بَجہِ کَرے مےٚ ژےٚ فون ژٕ یِہَکھ شیٚیہِ بَجہِ ہٕنہٕ ییٚمہِ مَنٛز تہٕ ژٕ واتہاکھ ساڑَن شَن دُنیا اوس تٔمۍ سٕنٛز کورِ ژوٚٹ پان واریاہ نیکہٕ نٕے چھُ نا خۄدا نِوان اَدٕ کیٛاہ دوٚپمے نیٚکہٕ نٕے چھُ نِوان خۄداے ییٚتہِ کیٛاہ نِیُن آسان وَلے وۅنۍ آسی نا تِمَن فاتع ژوٗرِمہِ دۄہ ییٖزِ وَنہِ اَدٕ وَلہٕ کیٚنٛہہ بہٕ کَرے کالے تَمہِ دۄہ فون ہاے ہاے ہاے وۅنۍ کیٛاہ کَرو یہِ چھُ دُنیا ہٕے یُتھ أکِس نیرُن بیٚیِس یُن اَصٕل پٲٹھۍ ژٕ چھِکھِ ٹھیٖک بَتہٕ وَتہٕ کھیٚووٕ وَلٕے ٹھیٖک ہاے چھُ تہٕ بہٕ کَرے فون فاتحُک دۄہ تہٕ تَمہِ دۄہہ ییٖزِ چلو اَدٕ کیٛاہ ٹھیٖک چلو بیٚہہ خۄدایَس حوال اَدٕ سا بِہِو